اَسَلامُ عَلیکُم وَرَحمَتُہ اللہِ وَبَرَکاتُہٗ بہٕ حٕظ چھُس انعامُ الحَق کۄلگامہِ پؠٹھ تُہۍ چھُوَ امتِیاز احمد اؠم بی ٹوٗر اینٛڈ ٹرٛاولٕز اَننت ناگ پؠٹھ جِناب تۄہہِ مَجظ آسوٕ یاد زِ سَتھ مارٕچ زٕ ساس ترٛۆہَس منٛز ہَسا آیاوُس بہٕ اور مےٚ حظ کَرے اَتہِ اکھ زٕ گاڑِ تمہِ دۄہ ہسا اوس مےٚ پننؠن گرکؠن سۭتۍ پہلگام چَکرَس گژھُن زٕ یِم تۄہہِ گاڑِ سوزیٚوٕ تمہِ دۄہ تِم ہَسا آسہٕ واریاہ واریاہ اَصلہِ گاڑِ تہٕ خاص کَر یِم تِمَن ڈرایور ٲسۍ سۭتۍ تِم ہسا ٲسۍ واریاہ خۄش مِزاز ڈرایور تِمو نَسا کٔر اَسہِ سۭتۍ تیز کَلٲمی کینٛہہ یہِ اَسہِ ووٚنُکھ تہِ کوٚرُکھ ییٚتؠن اَسہِ ووٚنُکھ رُکے تَتؠن تتؠن ہسا رُکے تِم میون وَنُن چھُ وَنۍ یہِ زِ أسۍ ہسا کوٚر راتھ مشوَر زِ سَتھ جُلاے زٕ ساس ترٛۆہَس منٛز ہسا گژھو أسۍ بیٚیہِ پہلگام تہٕ تتھ خٲطرٕ چھُس بہٕ تۄہہِ یہِ یژھان وَنُن زِ تمہِ دۄہ ہیٚکہِ نَہ ذٕ یا ترٛےٚ گاڑِ یَلہٕ ٲسِتھ تِکیازِ تیٚمہِ دۄہ ہسا چھُ گرِ یوت نہٕ کینٛہہ تمہِ دۄہ چھِ میٲنۍ دوس میون مام تہٕ میٲنۍ پِتٕر تہِ مےٚ آسن تمہِ دۄہ اَتھ سَفرَس منٛز شٲمِل باقٕے وَسَلام